مےٚ کَریو فرام ہوم وِیَر خٲطرٕ اَکھ رایِس کُکَر آرڈَر سیٚکَنٛڈ پروڈَکٹ میون تہٕ اَلبَتہ سُہ چَلیو کیٚنٛہہ ریٚتَن آفٹَر ڈیٹ گوٚو سُہ خَراب تہٕ ییٚمہِ سۭتۍ اَسہِ واریاہ نۄقصان گوٚو تہٕ یہِ اوس واریاہ ٹُوَنٹی فایو ہِنٛڈرَنٛڈ کوٚرمُت آنلایِن پَرچیز ییٚمہ سۭتۍ اَسہِ نۄقصان گوٚو تہٕ ییٚمہ سۭتۍ میٲنۍ سیٚکَنٛڈ ایٚکٕسپِیرِیَنٕس سیٚکَنٛڈ پروڈَکٹ خٲطرٕ واریاہ خَراب ٲسۍ تمہِ سۭتۍ اَسہِ واریاہ نۄقصان گوٚو